بہٕ ٲسٕس سکوٗل پؠٹھ یِوان تہٕ پَتہٕ ٲسٕس بہٕ أکِس جاے سرٛان کَرنہِ گژھان بہٕ ٲسٕس پَنٕنۍ سٲری دوس تہِ بُلاوان أسۍ ٲسۍ سٲری گژھان تور سران کَرنہِ سُہ جاے ییٚتؠن أسۍ سران ٲسۍ کران سُہ اوس واریاہ سروٚن أسۍ ٲسۍ کُنہِ ساتہٕ ڈُبِتھ تہِ گژھان پَتہٕ ہیٚچھ اَسہِ ژھانٛٹھ وایِن نہ مےٚ چھُنہٕ کٲنٛسٕے مَدَتھ کوٚرمُت ژھانٛٹھ واینَس منٛز اَسہِ چھِ ہیٚچھ سۄ ساروٕے پانٕے گۄڈٕ گۄڈٕ ٲسۍ مےٚ مُشکِلات یِوان ژھانٛٹھ واینَس منٛز لیکن پتہٕ ہیوٚچھ مےٚ وارٕ وارٕ پانے مےٚ چھُ واریاہَن دوستن مدتھ کوٚرمُت یورے مگر تِمو چھُنہٕ مےٚ زٔہنۍ مدتھ کوٚرمُت ژھانٛٹھ واینس منٛز